ساروٕے کھۄتہٕ بوٚڑ مُشِکلات یۄس زن گژھان چھِ گۄڈٕ سُہ چھِ یہِ کہِ فیملی پیٹھ چھنہٕ زیادٕ سَپورٹ ملان کیٛنٚہہ تِکیازِ ییٚتہِ چھِ لُکھ زیادٕ پہم تعلیٖم پیٹھ زور دِوان گیمَن پیٹھ چھِ کم پہَم زور دِوان ییٚتہِ اسلیے چُھنہٕ فیملی پیٹھ کانہہ سَپورٹ ملان کیٛنٚہہ اگر وۄنۍ ملان چھُ سُہ تہِ چھ کم سَپورٹ نمبرزٕچھنہٕ اِنفراسٕٹکرکچر سیٚود کیٛنٚہہ ییتہِ چھنہٕ گراوُنڈ کیٛنٚہہ تِم فیسلٹی کیٛنٚہہ یِم زن یم لۄکٕٹۍ لۄکٕٹۍ لڑکہٕ یا سَپورٹس پرسَن استعمال کرٕن تہِ پَنٕنۍ یہِ ڈریٖم سَپورٹ یُس زن چھِ اتھ منٛز برونہہ پکہٕ ہَن